شُپیَنَس مَنٛز چھِ زیادٕ پَہَن یہِ بَناوان کیٛاہ چھِ اتھ وَنان یِم رازمہَ وازمہَ مَکٲے وَکٲے پٮ۪ٹھمٮ۪ن ایریا ہَن مَنٛز بَناوان سوے تہٕ اَتھ مَنٛز چھِ پیٚوان یِہے آبٕچ وابٕچ ضرورت یِم یِم چیٖز چھِ اَتھ پیٚوان ژوٗنٛٹھۍ چھِ بَناوان ٹَنٛگ چھِ بَناوان تِلہٕ گۄگُل چھِ بَناوان یِمے یِمے چھِ أسۍ بَناوان تہٕ اِتھے پٲٹھۍ چھِ لَگ بَگ یُہے نِظام چَلان باقٕے یُہے یی چھُ لَگان ضرورَت یِمَن گُپنَن وُپنَن تہِ بیٚیہِ چھُ ونکیٚن نِظام بَدلیومُت ونکیٚس چھُ ٹیٚکنالجی پٮ۪ٹھٕے سورٕے